اَچھِ اَچِھ بوٗٹھ ہیٚنۍ اَسہِ چِھ ہیٚنۍ بوٗٹھ اَسہ چِھ ہیٚنۍ یِمہٕ لیڈیٖز بوٗٹھ اَسہِ چِھ ہیٚنۍ چَپنہِ تہِ بیٚیہِ چھِ ہیٚنۍ یِم جوتیہِ یِمَن کورٮ۪ن کِژھ اَسہِ چِھ ہیٚنۍ واریاہ زٕ کَم کَلر چھِو آ اچھا وۄںۍ اَسہِ چھِ واریاہ زٕ تُلٕنۍ ڈِسکاوُنٛٹ گَژھیٛا کینٛہہ اَسہِ چھِ تُلٕنۍ دَہ بہہ آ اَسہِ چھِ ہیٚنۍ واریاہ زٕ لیڈیٖز بَچن ہٕنٛدۍ خٲطرٕ تہِ اَسہِ چھِ ہیٚنۍ بیٚیہِ بَچن ہٕنٛدۍ خٲطرٕ سکوٗل بوٗٹھ لیڈیٖز بوٗٹھ موہنوٮ۪ن کِتھ نہٕ کینٛہہ لیڈیٖز بوٗٹھ لیڈیٖز بوٗٹھٕے یوت بیٚیہِ یِمَے جوٗتی بیٚیہِ یِمَے سکوٗل بوٗٹھ آ کَلر گَژھن اَسہِ آسٕنۍ بٕلیک بیٚیہِ یِم ہہ یِم کرٛیٖم کَلر اَہ بیٚیہِ گَژھِ آسُن سُہ بیٛاکھ سُہ رٮ۪ڈ بیٛاکھ آ آ

آچھا اَچھا یِم چھا وۄنۍ یِم لیڈیٖز چَپنہِ

اورَے آچھ سِلیپَر تہِ چھِو سِلیپَر سِلیپَر چھِ اَسہ نِنۍ اَسہِ چھُ واریاہ زٕ نِنۍ آ أسۍ چھِ غَلبہٕ بٲژھ شُرۍ تہِ غَلبہٕ شُرٮ۪ن تہِ نِنۍ آ وۄنۍ کَر یِمو أسۍ اَدسا أسۍ یِمو تیٚلہِ واتو أسۍ ژٔندٕر وار